اَگر أسۍ کَرو اٮ۪گرِکَلچَرٕچ کَتھ تِکیٛازِ آز چھُ نٔیے نوٚو زمانہ أسۍ ہٮ۪کو ٹِلَر لٲیِتھ ٹٮ۪کٹَر ہٮ۪کو أسۍ لٲگِتھ برٛونٛہہ کال یِم زَن ٲسۍ تَتہِ ٲسۍ دانٛد یِوان تمہِ سۭتۍ ٲسۍ واریاہ زیادٕ پَتھ گژھان روٗلَر کوٚمنِٹی یہِ چھِ واریاہ زیادٕ ٹٮ۪کنالجی سۭتۍ واریاہ زیادٕ وَنۍ یِم چھِ وِدِن سٮ۪کَنڈَن منٛزٕے پَنُن کٲم نِوان فِنِش کٕنِتھ فِنِش کَرَان پَنٕنۍ کٲم مۄکلاوَان جلدی نَیہِ نَیہِ ٹٮ۪کنالجی آے ٹٮ۪کٹَر آے ٹِلَر آے پھارکہِ آے نِو ٹٮ۪کنالجی تہِ امہِ سۭتۍ گٔیہِ یِم سٲنۍ کٲم آسان